اگر أسۍ کَتھ کَرَو مطلب موسَم چینجٕز سۭتۍ اَمہِ سۭتۍ کیٛاہ اِمپٮ۪کٹ چھِ پٮ۪وان سُہ سُوِمنٛگ مطلب سرٛان کرنہٕ اگر أسۍ گژھان چھِ اَمہِ سۭتۍ کیٛاہ چینج چھِ یِوان اَسہِ منٛز یا تَمہِ ساتہٕ کیٛاہ چھِ أسۍ کران یِمَن ڈِفرَنٛٹ کٕلایمیٹ مطلب ییٚمہِ ساتہٕ چینج چھِ یِوان ییٚمہِ ساتہٕ اَکھ موسَم چھِ آسان مطلب اگر أسۍ کَتھ کَرَو رٮ۪تہٕ کٲلِس منٛز ٹرٛیمپچَر چھِ اَتہِ آسان واریاہ زیادٕ تہٕ پتہٕ چھِ آسان تَمہِ ساتہٕ أسۍ مطلب دۄہَس اگر أسۍ سرٛان چھِ زٕ ترٛےٚ تہِ کران اَمہِ مطلب سٮ۪نٛد چھِ اَسہِ یَتیٚتھ نزدیٖک یا کوٚل مطلب نار سٮ۪ندِ ہِنزٕے کَتھ کَرَو ہُہ تہِ چھِ آسان واریاہ زیادٕ گرم تہٕ پتہٕ چھِ أسۍ وَسان سٮ۪ندِ پٮ۪ٹھ سران کرنہِ تہٕ تہٕ تَمہِ سۭتۍ چھِ اَسہِ واریاہ سر مطلب ونو أسۍ سہ ٹھنٛڈی چھِ مےٚ محسوٗس گژھان تہٕ چھِ آز کَشمیٖرَس منٛز گژھان تھٔٹی ہیوٚر ہیوٚر تہِ گوٚو یِہُس یِہُس تھٔٹی فور تھٔٹی فایِو تہِ چھِ تَمہِ ساتہٕ چھِ پتہٕ واریاہ خۄش گژھان یہِ تُرُن آب یا یہِ دِ ییٚلہِ ییٚلہِ یہِ آسہِ ٹرٛمپچَر آسہِ واریاہ زیادٕ وٕ زَنہ آسہِ تۭر مطلب وِنٹٲرسَن منٛز چھِ آسان واریاہ مُشکِل تَمہِ ساتہٕ مطلب چھِنہٕ زیادٕ سرٛان کران زیادٕ کِہیٖنۍ تِکیٛازِ واریاہ تۭر چھِ آسان أسۍ چھِ آسان شٮ۪ن رٮ۪تَن ہٮ۪کو أسۍ ؤنِتھ شٮ۪ن رٮ۪تَن شٮ۪ن رٮ۪تَن چھِ آسان ییٚتہِ وِنٹَر مطلب سردی تہِ شٮ۪ن رٮ۪تَن چھِ آسان ییٚتہِ مطلب گَرٕ گرم یِمَن شٮ۪ن شٮ۪ن رٮ۪تَن گرم چھِ آسان تہٕ تِمَن شٮ۪ن رٮ۪تَن چھِ أسۍ سُہ سرٛان کرنہِ وَسان اَسہِ چھِ یہِ نزدیٖک مطلب سٮ۪ند دریاو چھِ تَتٕے چھِ أسۍ سرٛان کران تہٕ یہِ چھِ تَتٕے چھِ أسۍ پتہٕ چھِ تَمہِ سۭتۍ فر مطلب فرٮ۪ش محسوٗس گژھان مطلب گرمی چھِ ژلان تہٕ سوال روٗد یُس کٕلایمیٹ چینج چھِ اگر أسۍ کٕلایمیٹ چینج چھِ کہ گژھان یا کیٚنہہ باقٕے چیٖز کٕلایم وٕنی وٲژ آز چھِ پَنٕنۍ اگر أسۍ کَتھ کَرَو سردی چھِ آز ہٮ۪کَو نہٕ أسۍ أرِ سٮ۪ندِ منٛز مطلب واریاہ تۭر چھِ آسان صُبحَس شامَس کیٛاہ مطلب دۄہَس تہِ چھِ آسان راتَس چھِ گژھان آز مطلب مینَس تہِ چھِ آسان آز ہٮ۪کَو نہٕ أسی اَتھ پٮ۪ٹھ یہِ چھِ پَنُن پَنُن ٹایَم آسان مطلب اَتھ سِومِنٛگ اگر أسۍ وَنَو پَن پَنُن وقتَس پٮ۪ٹھ پَن پَنُن مَزٕ فی کُنہِ کامہِ آسان اگر أسۍ کَتھ کَرَو رٮ۪تہٕ کٲلِس منٛز رٮ۪تہٕ کٲلِس منٛز چھِ آسان یوٗتاہ مہٕ مطلب اگر أسۍ گِنٛدنہِ تہِ چھِ آسان پَنٕنۍ دوس چھِ آسان اَسہِ مطلب دۄہَس آبسٕے منٛز روزَو تہٕ تَمہِ پتہٕ تہِ چھِنہٕ تنٛگ وَنٛگ مطلب وَنٛدٕ چھِ یِوان تھوٚد تَمہِ منٛز نٮ۪بَر نیرٕنَس کِہیٖنۍ پَتہٕ چھِ اگر أسۍ گِنٛدنہِ تہِ چھِ آسان کُنہِ جایہِ کِرکَٹ گِنٛدنہِ یا باقٕے کیٚنہہ تہٕ گۄڈٕ چھِنہٕ گۄڈٕنٮ۪تھ چھِ أسۍ سرٛان کران تہٕ تَمہِ پتہٕ چھِ أسۍ تَمہِ سۭتۍ چھِ پتہٕ تھوڑا فرٛٮ۪ش گژھان تہٕ تَمہِ پتہٕ چھِ أسۍ پتہٕ یہِ تَمہِ پتہٕ چھِ أسۍ پَتہٕ مطلب باقٕے چیٖز تہٕ گۄڈٕنٮ۪تھ چھِ أسۍ مگر سرٛان کران ضٔروٗری تہٕ اَتھ چھِ پَنُن پَنُن مطلب اَتھ یُتھُے واریاہ اَثر چھِ پٮ۪وان کٕلایمیٹ اگر أسۍ وَنو چینج چھِ تَمہِ سۭتۍ چھِ واریاہ اَثر پٮ۪وان یَتھ سرٛان کَرنَس منٛز سِومنٛگ منٛز